مےٚ حظ چھِ پَسنٛد پَنٛنِس أکِس فرٛٮ۪نٛڈَس یہِ أکِس فرٛٮ۪نٛڈَس سۭتۍ حظ ٹرٛاولِنٛگ پَسنٛد تٔمِس حظ چھُ ناو عنایَت علی سُہ حظ چھِ جیٚمہِ روزان اور تٔمِس سۭتۍ حظ چھُس بہٕ گَژھان اَکثر ٹرٛاولِنٛگ سُہ حظ چھُ ڈرٛایوَر تٔمِس سۭتۍ حظ چھُس بہٕ اَکثر گژھان اِنٛڈہِکٮ۪ن ڈِفرنٛٹ سٹیٹَن الَگ الَگ سٹیٹَن منٛز چاہے دِلِی آسہِ یا ۂریانہ آسہِ راجِستھان آسہِ یا بدل کانٛہہ مہراشٹرٛا وہراشٹرٛا تٔمِس سۭتۍ حظ چھُس بہٕ گژھان تِکیٛازِ گۄڈٕنِچ کَتھ حظ وٕچھ مےٚ تٔمِس سُہ حظ چھِ اَصٕل گِنٛدوُن اِنسان سُہ چھُ بٕتھِ مَزاق کَران مٔستی کَران تٔمِس چھُ یہِ ٹٮ۪نشَن ہٮ۪وان کِہیٖنۍ تہِ نہٕ دٔیِم کتھ گوٚو تٔمِس چھِ روڈَن ہٕنٛز پانَس سٲرٕے پَتہ کُس روڈ کَپٲرۍ چھُ گژھان کوٚت چھُ گژھان ییٚتہِ نَس خوش گژھٮ۪س گٲڑۍ چھَس پَنٕنۍ تٔمِس ییٚتہِ نَس خوش گژھان تَتہِ تھَس چھِ بیٚہوان بیٚیہِ حظ چھُ سُہ شٲہی کَرناوان سُہ چھُ وَتہِ کھٮ۪وان چٮ۪وان اَصٕل پٲٹھۍ تٔمِس چھُنہٕ یہِ ٹٮ۪نشَن آسان کیٚنٛہہ پونٛسہٕ گٔے خرچ یا کیٚنٛہہ گٔے خرچ سُہ چھِ دَپان ہمیشہٕ چھِ زینان آز تہٕ زن خرچے تہِ ییٚلہِ فرٛٮ۪نٛڈ آسہِ سۭتۍ تیٚلہِ گژھِ خرچاوُن تیٚلہِ گژھِ کَرٕنۍ عٲش بیٚیہِ حظ چھُ تیٚلہِ سُہ پَکان تَمے آیہِ سُہ چھُ ہاوان مےٚ وَتہِ مطلب اَگر نہٕ اِنسانَس کانٛہہِ جاے آسہِ پَتہ سُہ چھِ ہاوان یَتھ جایہِ چھِ وَنان یہِ اَتھ جایہِ گٔے یِتھ پٲٹھۍ مطلب سُہ سُورٕے ہاوان دراَصٕل چھُ مےٚ تٔمِس سۭتۍ واریاہ زیاد پَسنٛد تٔمِس ناو عنایت علی بٹھ